اَگر أسۍ وٕچھو یُس زَن أزِج یوٗتھ چھِ أزِج جَنریشَن ینٛگ جَنریشَن یُس زَن نٔو پُے چھےٚ آمٕژ یِمَن کِتھ کَنۍ چھِ باسان یُس زَن ایٚگرِکَلچَر یَتھ أسۍ ایز اےٚ کیریَر یا آ یہِ ہَسا چھِ وے آف لایف کَمۍ موٗجوٗب روزمَرہ زِندٔگی گُزارنہٕ خٲطرٕ ٹھیٖک اَزکَل چھِ أسۍ زیادٕ پَہم زٔمیٖندارَن ہٕنٛدِس یَتھ ہاو باوَس منٛز تہِ آمٕژ واریاہ چینٛج چوٗنٛکہِ أسۍ چھِ آز باغ تہِ کران اِستعمال اَمہِ برٛونٛہہ أسۍ نہٕ أسۍ تَمہِ آیہِ یِمَن باغس چھِ آز زَنہٕ واتان کینٛہہ ٹھیٖک یا وۄنۍ اگر أسۍ آز چھِ کران کأم فار ایٚکزامپٕل اَسہِ چھِ آسان دانہِ وَوُن ٹھیٖک اَسہِ اوس اوٚتامَتھ آسان اَکُے قٕسٕم فار ایٚکزامپٕل اَسہِ اوس آسان سفید چیٖنہٕ یِہوٚے اوس آسان أکۍسٕے گوٚنٛڈ یا دۄن ترٛٮ۪ن گوٚنٛڈن اوس آسان وۄنۍ چھِ اَسہِ آسان الگ الگ گوٚنٛڈَن اَسہِ آسان سفید چیٖنہ کے کُنتٲجی یا بدلہٕ کانٛہہ قٕسٕم گۄڈٕ وۄزُل دانہِ یِمَن یِمَن زَن أسۍ وَنان چھِ اَپٲرۍ تہِ ہَسا چھِ یِتہِ حظ اَسہِ اَکھ ایٚگرِکَلچَر بیس ییٚمہِ ذٔریہِ أکِس یوٗتھَس فٲیدٕ چھِ مِلان پٕلَس بیٚیہِ یُس زَن اَسہِ یوٗتھ چھِ اگر ہَسا یِم کأم چھِ کران یُس زَن ایٚگرِکَلچَر ٹوٗلٕز چھِ ییٚمہِ ساتہٕ أسۍ اِستعمال کران چھِ تِمو سۭتۍ ہَسا چھِ اَسہِ یہِ فأیدٕ مِلان اَسہِ اگر کُنہِ جایہِ کانٛہہ بَنجَر زٔمیٖن آسہِ سُہ چھِ أسۍ بَناوان تٔمۍ تِم ایٚگرِکَلچَر ٹوٗلٕز اِستعمال کرنہٕ سۭتۍ ہَسا چھِ زٔمیٖن اَسہِ ذَرخیٖز بَناوان تاکہِ تَتھ تَتھ منٛز وَوَو وۄپداوَو أسۍ کانٛہہ نوٚو فَصٕل ٹھیٖک اَکھ نوٚو وۄزُل فَصٕل وۄپداونہٕ با باپَتھ چھِ یِم زَن سٲنۍ یَنٛگ جَنریشَن یِمہٕ یِہُنٛد مایِنٛڈ سٮ۪ٹ ہَسا چھِ روزان اَتھ سۭتۍ آوُر پٕلَس یِم ہَسا چھِ بَچان بیٚیہِ کیٚمۍ نِش ڈرٛگ اٮ۪ڈِکٹ گَژھنہٕ نِش پٕلَس بیٚیہِ ہَسا چھِ گژھان کأم یُس زَن اَزیُک یہِ نٔو ساینٹِفِک رِسٲرٕچ چھِ آمُت ایز پٔر یُس وۄنۍ یہِ چھِ سٕکاسٹہٕ والیو تہِ دیُتمُت شیرِ کَشمیٖر اِنسچوٗٹ آف ایٚگرِکَلچَر ساینٛس ٹھیٖک تَتہِ ہَسا چھِ واریاہ واریاہ رِسٲرٕچ یِوان کَرنہٕ ایز آن دَ بیسِس آف ایٚگرِکَلچَر بیسٕڈ فار ایٚکزامپٕل اَگر أسۍ وٕچھو یُس زَن أسۍ وٕچھو ییٚمہِ ساتَن أسۍ وٕچھان چھِ أسۍ چھِ زٔمیٖنَس مُختلف فَصٕل وۄپداوان دانہِ چھِ وَوان أکِس سیٖزنَس منٛز پَگاہ چھِ وَوان أسۍ جَوی چھِ وَوان گاسہٕ بیول چھِ وَوان ٹھیٖک چھِ پٕلَس چھِ أسۍ کران کأم یا پَگاہ أسۍ چھِ أتھۍ زٔمیٖنَس کران کأم بَے یوٗز آف دیٖز ایٚگرِکَلچَر ٹوٗل أسۍ ہَسا چھِ کران کأم أسۍ چھِ وأر وأر کران تَیار ییٚمہِ ساتہٕ أسۍ وأر چھِ کران تَیار اَتھ منٛز چھِ أسۍ واریاہ وٮ۪رایٹی کران تَیار اَکھ اَکھ یَنٛگ اَکھ اَکھ یَنٛگ مین اَکھ یَنٛگ جَنریشَن اَکھ یوٗتھ ہَسا چھُ کران کأم یہِ ہَسا چھِ أتھۍ وأرِ ہٮ۪وان کأم ڈیوٗ ٹُہ اَنڈَر وِچ تہِ یہِ یِموٕے ایٚگرِکَلچِرَل ٹوٗل سۭتۍ ہَسا چھِ ہٮ۪وان اَتھ یہِ کأم کران کأ یہِ ہَسا چھِ پَتہٕ اَتہِ پَنُن روزگار بَناوان ییٚمہِ ساتَن یہِ وارِ منٛز واریاہ سَبزی ہِنٛز وٮ۪رایٹی چھِ کران تیار مثلاً گَنٛڈٕ چھِ کران تیار ٲلوٕ چھِ کران تیار ٹھیٖک یا ہاکھ چھِ کران تیار اَلہٕ چھِ کران تیار یُس زَن أزیُک سُہ سیٖزَن چھِ سُہ سَبزِیَن ہُنٛد یُس تہِ قٕسٕم چھُ یہِ جَوان ہَسا چھِ یِمَن ایٚگرِکَلچِرَل ٹوٗلزَن ہُنٛد اِستعمال کٔرِتھ یِم واریاہ قٕسمٕچ یِم سَبزی چھِ اِستعمال کران پَتہٕ کران کٲم پَتہٕ ہَسا چھِ یِمَن یِم مٔنٛڈِیَن منٛز تہِ سوزان یا باقٕے سَبزی یُس دُکاندار بایَن سوزان تہٕ کٕنان پَتہٕ پَنُن ایز روزگار پَنُن بَناوان ٹھیٖک پٕلَس ہَسا چھِ اَسہِ نوٚو اَکھ وے آمُت اَسہِ وۄنۍ آز یُس زَن ایٚگرِکَلچَر بیسِک ٹوٗلٕز چھِ یِمَن یُس زَنہٕ اَسہِ أسۍ اَگر وٕچھو پَنٕنۍ باغ باغن منٛز چھِ اَسہِ کُلٮ۪ن أنٛدۍ أنٛدۍ آسان سُہ گاسہٕ وَغیرہ یا باغن منٛز چھِ اَسہِ آسان سُہ گاسہٕ آمُت سُہ ہَسا چھِ أسۍ پَنُن یِمَن گَرِ ڈومٮ۪سٹِک اَنِمٕلٕز تہِ لَگان ٹھیٖک تِہنٛدِ خٲطرٕ لَگان ضٔروٗر واریاہ ضٔروٗرَت مَنٛد لَگان یہِ گاسہٕ کیٛاہ چھُ کران کٲم أسۍ ہَسا چھِ تَتھ واریاہ قٕسٕم بَنان ییٚمہِ ساتہٕ أسۍ پَگاہ سُہ مَکٲے چھِ آسان آمٕژ ٹھیٖک اَسہِ کِتھ کَنۍ دی ایٚگرِکَلچَر بیٚیہِ یُس زَن أسۍ ایٚگرِکَلچِرَل بیسٕڈ سِکیٖم چھِ اَسہِ کِتھ کَنۍ ہَسا گَژھِ کٲم پَگاہ گرٛوتھ کِتھ کَنۍ کَرِ سٲنۍ أسۍ چھِ پَگاہ ڈیلی بیسٕڈ فارَم کہ کران اِستعمال یَتھ منٛز أسۍ واریاہ کٮ۪ٹٕل چھِ کران أسۍ کٮ۪ٹلٕز پالان چھِ ٹھیٖک کٮ۪ٹٕلٕز معنی گٔے یِم زَن أسۍ گاوٕ چھِ پالان ٹھیٖک تِم پَتہٕ چھِ أسۍ کٲم کران ایز اَ ڈیری بیسٕڈ ڈیری بیسٕڈ پرٛوڈَکٹٕس أسۍ ہَسا چھِ دۄد کٕنان پانَس کران اِستعمال ٹھیٖک یا تِمنٕے ہَسا چھِ واتان أسۍ ٹھیٖک پٕلَس چھِ اَسہِ کرٕنۍ کٲم پٕلَس ہَسا چھِ اَسہِ اَمہِ سۭتۍ یہِ بٮ۪نِفِٹ مِلان تہٕ اَسہِ چھِ اَمہِ سۭتٮ۪ن بیٚیہِ کَسٹٕمَر سٮ۪ٹٕسفٮ۪کشَن مِلان ٹھیٖک پرٛوڈکٹِوِٹی چھِ بڑان ییٚمِچ کَمِچ بیٚیہِ ہَسا چھِ گژھان کأم یُس زَن ییٚمہِ ساتہٕ أسۍ ایٚگرِکَلچَر ٹوٗلزَن ہُنٛد اِستعمال چھِ یہِ چھِ کران اَسہِ چھِ یِمو سۭتۍ مِلان فٲیدٕ کُس فٲیدٕ فار ایٚکزامپٕل آز چھِ اَسہِ باغن منٛز آمٕژ چینٛج اوٚتامتھ ٲس أسۍ بناوان باغ تَتھ منٛز أسۍ کینٛہہ کُلۍ لاگان تہٕ یِم زَن اَسہِ وٲنٛس ٲس آسان واریاہ دَہ پنٛداہ ؤری ٲسۍ پٮ۪وان پیٛارُن پَتہٕ ہَسا أسۍ أتی ٲسۍ تِمَن ژوٗنٛٹھۍ نیران وۄنۍ ہَسا چھِ آز ایٚگرِکَلچَرن ییٖژاہ ترقی کٔرمٕژ کہِ اَسہِ چھِ وۄنۍ اَکھ قٕسٕمہ یِوان ژوٗنٛٹھۍ تَتھ چھِ ناو روٗٹ ٹُہ فرٛوٗٹ کیٛاہ چھُس ناو تَتھ چھِ گژھان کٲم تہٕ سُہ ہَسا چھِ اَسہِ تَتھ چھِ اَسہِ پٮ۪وان أکِس دۄن نِش جَسٹ پٮ۪وان دۄن یا ترٛٮ۪ن ؤرِیَن محنت کرٕنۍ سُہ ہَسا چھِ پَتہٕ اَسہِ یوٗتاہ فٲیدٕ دِوان تَتھ چھِ اَسہِ نیران پَتہٕ ترٛیٚیہِ وٕہٕرۍ بادٕے ژوٗنٛٹھۍ ترٛیٚیہِ وٕہٕرۍ بادٕے چھِ پَتہٕ اَسہِ تَتھ نیران فَصٕل کیٛاہ چھِ نیران تۄہہِ چھا کَتھ تَران فِکرٕ ییٚلہِ اَسہِ تَتھ ترٛیٚیہِ وٕہٕرۍ بادٕے چھِ نیران فہ فَصٕل گوٚو نٔتیٖجہِ چھُ نیران یُس زَن یوٗ یوٗتھ چھِ یُس زَن یَنٛگ جَنریشَن چھِ یِمہٕ ہَسا ییٚمہِ ساتَن یِم اَمہِ ایٚگرِکَلچَر بیسٕڈ ٹوٗلٕز اِستعمال کران چھِ یِمَن ہَسا چھِ مِلان اَتہِ یِہُنٛد روزگار چھُ اَتہِ بَنان کیٛاہ چھُ بَنان ییٚمہِ ساتَن ییٚلہِ ییٚمہِ ساتَن یِمَن روزگار بَنیو سُہ کِتھ کَنۍ بَنیو ییٚمہِ ساتَن کیٛاہ چھُ وَنان گورمٮ۪نٛٹ اگر أسۍ نظر ترٛاوَو گورمٮ۪نٛٹ چھِنہٕ اَزکَل زیادٕ پَہَم یِم رٮ۪کرٛیوٗٹمٮ۪نٛٹٕس وَغیرہ کران کِہیٖنۍ جَوان چھِ گژھان اَمۍ زیادٕ پَہم شُرۍ شِکارٕ کیٛاہ چھِ گژھان جَوان ییٚلہِ بِہِتھ گٔے یا جَوان کِتھ چِھ گژھان شِکار تِم ہَسا چھِ ڈرٛگ اٮ۪ڈِکٹ گژھان کیٛاہ چھِ گژھان ییٚمہِ ساتَن تِم ڈرٛگ اٮ۪ڈِکٹ گٔے اَمۍ ڈرٛگ اٮ۪ڈِکٹ بَچنہٕ خٲطرٕ آیہِ ہَسا بارسَس کیٛاہ ایٚگرِکَلچَر ٹوٗلٕز ایٚگرِکَلچَر ؤرکٕس ہَسا آیہِ بارسَس اَکی بیٚیہِ کرو أسۍ یِمنٕے باغن ہٕنٛز کَتھ ییٚمہِ ساتہٕ نہٕ اَسہِ سُہ قٕسٕم آو یِمَن ژوٗ ژوٗنٛٹھۍ کُلٮ۪ن ہُنٛد یُس زَن اَسہِ جلدی چھِ دِوان فٲیدٕ پٕلَس بیٚیہِ گَژھان جلدی تیار جَسٹ پٮ۪وان یِمنٕے دۄن ترٛٮ۪ن ؤریَن ہٕنٛز کأم کَرٕنۍ پَتہٕ ہَسا چھِ اَتھ یِوان اَصٕل رۄپَے اَگر أسۍ مثال طور پَر دۄنٕے ترٛٮ۪نٕے کَنالَن منٛز اَسہِ تہِ آسہِ یہِ باغ تیار کوٚرمُت اَتھ ہَسا چھِ یِوان ترٛیٚیہِ وٕہٕرۍ بعد کَم سے کَم پانٛژھ شےٚ لَچھ رۄپیہِ ؤرِیَس منٛز حالانٛکہِ اَگر أسۍ وۄنۍ وٕچھو کرو اَتھ لیبَر خرچہِ باقٕے اِستعمال سُہ نہ سا چھِنہٕ پَتہٕ تیوٗتاہ یِوان کِہیٖنۍ اَگر أسۍ دَوا وَواہَس تہِ آسہِ چھَکُن سُہ چھِ ٹوٹل گژھان پَتہٕ ایٹ لیٖسٹ یِہوٚے کیٛاہ پنٛژاہ شیٹھ ساس رۄپیہِ زیادٕ چھِنہٕ کینٛہہ گوٚو اَمیُک مطلب اَکھ چھِ یہِ جَوان تہِ پکان بیٚیہِ چھِ یہِ پَنٕنۍ فیملی تہِ ہٮ۪کان پَکنٲیِتھ